یُس سون یہِ ایریا چھُ اَتھ چھِ واریاہ روڈ پروبلِمز اَتہِ چھِ گاڈٮ۪ن ہٕنٛز تہِ واریاہ سَختی اَسہِ پبلِک ٹرانسپوٹیٚشن چھِ یَتھ چھ روڈ یۄس روڈ کَنڈِشن چھِ سۄ چھےٚ واریاہ خراب اَمہِ سۭتۍ چھُ پَسینٛجرَن تہِ واریاہ مُشکل گژھان یِم بس چھےٚ نہٕ یَتھ اویلیبل سٲنِس روڈَس چھےٚ نہٕ بَس اویلیبل کیٚنٛہہ یَتھ چھ زیادٕ تر سومو پَکان یتھ چھِ روڈ پروبلم واریاہ یتھ گژھِ آسُن روڈَس میٚکڈم ویٚکڈم اَصٕل پٲٹھۍ ترٲوِتھ یُس یہِ روڈ تیُتھ روڈ گژھِ ہا یَتھ آسُن ییٚمہِ سۭتۍ أکِس پَسیٚجرَس تہِ سٕہوٗلیت واتہِ ہا بیٚیہِ گژھَن یَتھ چھِ ٹرانسپوٹیٚشن تہِ یۄس چھِ سۄ چھےٚ یتھ واریاہ کَم یَتھ چھِ زیادٕ تر سومو پَکان اَگر یتھ بَسہٕ پَکَن تہِ تِمن منٛز چھِ آسان واریاہ بیٖڈ تٔمۍ کِنۍ چھِ واریاہ مُشکِلات یِوان تَمہِ سۭتۍ چھِ واریاہ پروبلِم گژھان ییٚمہِ سۭتۍ کانٛہہ پروبلِم منٛز چھُ اِنسان آسان سُہ چھُ ہٮ۪کان یِم فیس کٔرِتھ یِم پروبلِم چھُ ہٮ۪کان یِم فیس کٔرِتھ اَمہِ سۭتۍ چھِ اَسہِ واریاہ پروبلِم گژھان یُس یہِ پَبلِک ٹرانسپوٹیٚشن چھِ اَتھ چھِ اَتھ اَمہِ سۭتۍ گژھَن اَسہِ واریاہ سُہوٗلِیت واتنہِ کُنہِ ساتہٕ یۄس یِم یہِ یُس یہِ سومو اسہِ سوموٗوَس پٮ۪ٹھ چھُ پیٚوان پیارُن اَتھ منٛز تہِ چھِ آسان واریاہ بیٖڈ اَمہِ کِنۍ چُھ واریاہ مُشکِلات گژھان پَتہٕ پرارُن ییٚمِس یُس اَسہِ پانژھ اَسہِ چھُ آسان کُن گژھُن سکوٗل چھُ آسان گژھُن کُن چھُ آسان گژھُن تَمہِ کِنۍ چھُ اَسہِ واریاہ پرابٔلِم گژھان ژیر چھُ گژھان اَمہِ سۭتۍ اَمہِ سۭتۍ چھِ اَسہِ واریاہ پرابلِم واتان اَمہِ سۭتۍ گژھَن اسہِ اَسہِ سٲنِس علاقعس گژھَن تِم ٹرانسپوٹیشن فیسیلٹیٖز یِنۍ ییٚمہِ سۭتۍ اَسہِ سہوٗلیت واتہِ ہا اَمہِ سۭتۍ گژھِ ہا سون پرٛاوبٔلِم تہِ گژھَن اَمہِ سۭتۍ دوٗر اَمہِ سۭتۍ یی ہا اَسہِ واریاہ سہوٗلیت واتہِ ہا اَسہِ ییٚمہِ کہِ امہِ کہِ وجہ سۭتۍ گژھِ ہا اَسہِ روڈ مِلُن اَصٕل بیٚیہِ گژھِ ہا ٹرانسپوٹیٚشن تہِ گژھنۍ اَصٕل گاڈِ واڈِ گژھِ ہان اَصٕل پٲٹھۍ واتنہِ اَسہِ امہِ فیسلٹیٖز گژھِ ہان سٲنِس روڈَس آسنہِ اَصٕل